اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ آ أسۍ حظ چھِ شبیر صٲب ؤنۍ حظ کیٛاہ اوس تۄہہِ کھٔزٕر حظ کھٔزٕر حظ آ یہِ ؤنۍ تَو تُہۍ مےٚ یہِ چھا کُنہِ فَنٛکشَن خٲطرٕ کِنہٕ یہِ چھُو تۄہہِ یِتھٕے کَنہِ ضروٗرت اَچھا ٹھیٖک اَچھا دُکانَس خٲطرٕ چھُو ٹھیٖک ٹھیٖک گوٚو تۄہہِ چھُو بَلکَس منٛز ضروٗرت تۄہہِ چھُو واریاہ ضروٗرت یِم اَچھا یہِ ؤنۍتَو تُہۍ مےٚ تۄہہِ چھُو لوکلٕے ضروٗرت کِنہٕ کانٛہہ تہِ مطلب آ اَتھ حظ چھِ یِوان سارِوٕے کھۄتہٕ چھِ یِوان اجوا اَتھ اَصٕل حظ آ بیٚیہِ کۄس کالٹی چھَو تۄہہِ ضروٗرت تۄہہِ آسٮ۪و نا پَنٕنہِ جایہِ تہِ تھوڑا کِنہٕ نہٕ اَچھا اَچھا ٹھیٖک ٹھیٖک کلمی کلمی تہِ چھِ اجوا تہِ چھِ یِمٕے زٕ ترٛےٚ قٕسٕم چھُو مےٚ نِش یِمٕے چھِ مان ژٕ کلمی چھِ اجوا چھِ أسۍ ہٮ۪کَو تۄہہِ کِلوٗ وٲے دِتھ کِلوٗ کِلوٗ پٲٹھٮ۪ن آ وُچھ سا اَگر تُہۍ وُچھِو نا گۄڈٕنٮ۪تھ چھِ اَسہِ ییٚتہِ اَکھ زٕ سُہ چھِ أسۍ دِوان ہر کانٛسہِ سُہ چھُ گژھان اَسہِ کِلوٗ سَتھ ہَتھ رۄپیہِ حظ گژھان سُہ پَتہٕ چھِ أسۍ کَلمی چھُ گژھان باہ شیٚتھ رۄپیہِ تہٕ اجوا چھُو گژھان ارداہ شیٚتھ رۄپیہِ یہِ چھِ یِوان ٹاپ موسٹہٕ ماننہٕ یہِ چھِ سارِوٕے کھۄتہٕ اَصٕل یِوان کھٔزٕر ماننہٕ وۅنۍ چھُ مےٚ آ وۅنۍ چھُو تُہۍ وَنان تھوڑا اَگر آسہِ نا ہُتھٕ کٔنۍ اکی لَٹہِ گۄڈٕنِچ لَٹہِ کَسٹٕمَر وۅنۍ چھُو تُہۍ تۄہہِ چھُو ضروٗرت دُکانَس تۄہہِ تہِ گژھٮ۪و فٲیِدٕ آسُن تٔمۍ کِنۍ کَرہو تۄہہِ بہٕ ریٹَس تھوڑا یہِ مطلب تۄہہِ ترٛاوَو بہٕ تھوڑا آ تۄہہِ ترٛاوَو بہٕ تھوڑا ہَتھ ہَتھ زٕ زٕ ہَتھ رۄپیہِ کَم اَسہِ چھِ یہِ بیٖہامہ چھِنہٕ حظ بیٖہامہ گانٛدَربَل آ اَسہِ چھُ سون دُکان چھُ أتی کِریانہ چھُ اَسہِ اَتہِ اَتھ چھِ لیٚکھِتھ ڈِپاٹمٮ۪نٹَل سِٹور فار کِریانہ ییٖزیٚو تُہۍ اور آ یہِ ؤنۍ تَو تُہۍ مےٚ یہِ اَتھ چھُو اَسہِ گژھَو پیٚمٮ۪نٛٹ گٔژھ اَسہِ آسٕنۍ آن لاین یعنی کہِ سۭتی أسۍ چھُو نہٕ وۅزمَس منٛز ترٛاوان سُہ تہِ چَلہِ سُہ تہِ چَلہِ اَگر تُہۍ پیٚمٮ۪نٛٹ کٔرِو نا فِلحال اَگر تُہۍ ایڈوانسَس منٛز کٔرِو نا فِفٹی پٔرسَنٛٹہٕ پیٚمٮ۪نٛٹ پَتہٕ ییٚمہِ ساتہٕ تُہۍ مال نِیِو نا حظ یِم کھٔزٕر تہٕ

تہِ ہَن تہِ سُہ تہِ ہٮ۪کَو أسۍ کٔرِتھ سُہ تہِ ہٮ۪کَو أسۍ کٔرِتھ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ آ تۄہہِ کٔژ کوینٛٹَل چھُو یِم ضروٗرت کِنہٕ کِلوٗ چھُو اَچھا ہَتھ کِلوٗ چھُوا تۄہہِ ضروٗرت یہِ کُس چھُ یہِ چھا تۄہہِ لوکَل ضروٗرت کِنہٕ یہِ چھُ

اَچھا ٹھیٖک ٹھیٖک آ ٹھیٖک چھُ تیٚلہِ یہِ بَس یہِ اَتھ واتٮ۪و تۄہہِ کِہیٖنٛۍ نےَ کِہیٖنٛۍ نےَ اَگر أسۍ حِساب کَرَو یہِ مان تہٕ فِلحال رۄپیہِ پَنٛژاہ شیٹھ ساس تانۍ واتنَو تۄہہِ فِلحال تہٕ تُہۍ چلو چلو ٹھیٖک چھُ چلو ٹھیٖک